گورمینٹ سٔکوٗلَن منٛز چھِ واریاہ کَم فیٖس اَلبتہ پریویٹ سٔکوٗل ییٚتہِ میکسِمم شُرۍ چھِ پَران مطلب سٲنۍ تَتہِ چھِ فیٖس أسۍ چھِ گامنٕے کُن بَسان تَتہِ چھِ تویتہِ فیٖس ٹھیٖک اَلبتہ وۄنۍ اَگر أسۍ کرو کوٗشِش کہِ کُنہِ بٔڑِس سٔکوٗلَس تراونٕچۍ سِٹی سٔکوٗلَس تَتہِ چھُ پیوان واریاہ زیادٕ فیٖس کَرُن پے مطلب تیوٗت چھِنہٕ أسۍ ہٮ۪کان اٮ۪فٲڈٕے کٔرِتھ ٹرانَسپورٹ فی گاڈٮ۪ن ہُند فی چھُ تَتہِ واریاہ زیادٕ آسان اَمہِ وجہہ سۭتۍ چھِنہٕ أسۍ پَنٕنۍ شُرۍ ہٮ۪کان تِتھ پٲٹھۍ سِٹِیَن منٛز روٗزِتھ کیٚنہہ تہٕ تہٕ باقٕے ہُتھ پٲٹھۍ وٕچھَو مطلب لوکَل سٔکوٗلَن منٛز تہٕ تِمَن چھُ فیٖس ٹھیٖک ٹھاکھ سِمپل واریاہ کَم فیٖس چھُ تِمن منٛز باقٕے گورمینٹ سٔکوٗلَن منٛز چھُ ٹھیٖک فیٖس کَم فیٖس واریاہ